ہیٚلو وعلیکُم سلام ٹھیٖک چھِوٕ ہیٚلو

ؤنِو سا أسۍ چھِ روزان کھِرم اَسہِ چھِ یہِ بُٹیٖک پَنُن تاج بُٹیٖک أسۍ چھِ اَتہِ تِلہٕ أسۍ چھِ ییٚتہِ تِلہٕ لاگان بیٚیہِ چھِ اَسہِ پَنٕنۍ پھٮ۪رَن تہِ ییٚتہِ تِلہٕ مو تِلہٕ دار موٗجوٗد

سوزٕ سوزٕ کامہِ دار تہِ چھِ

ییٚتہِ چھُ پرٛٮ۪تھ کانٛہہ ڈِزایِن موٗجوٗد بادام ڈِزایِن چھُ سَموار جار ڈِزایِن چھُ اَہَن حظ کھِرمَے ٲٹھ دٔہ پنٛداہ دٔہ یوٗتاہ ڈِزایِن بوٚڈ آسہِ تیٛوٗت چھُ ٹایم لاگان نہَ بُٹیٖک تاج بُٹیٖک چھُو ناو تتھ اَدٕ کیٚنٛہہ چھُنہٕ أنِو تُہۍ کیٚنٛہہ چھُنہٕ یُس ڈِزایِن تُہۍ پسنٛد ییٖوٕ اَچھا ٹھیٖک چھُ